مےٚ چھِ واریاہ آز تام ویٖڈیو کانفرٛٮ۪نسِنٛگ ایپ یوٗز کَرِمَژٕ بہٕ چھُس مطلب اَسہِ پَزِ واریاہ شُکُر گُزار روزُن ٹٮ۪کنالجی گٔے ییٖژاہ زیادٕ یِمہٕ فار فٕلَنٛگٕس ایرِیا چھِ یا یِم دوٗر ایرِلَن چھِ باڈرَس پٮ۪ٹھ روزان چھِ یا کُنہِ پہاڑَس روزان چھِ یا دوٗر یِم گامہٕ نِش تہِ شہرٕ نِش تِمَن تہِ آو اَمہِ سۭتۍ فایدٕ یِمو ایپو سۭتۍ اگر تِمَن کانٛہہ پَنُن مطلب دِلُک ٹوٹھ یا کانٛہہ احباب چھُکھ یا رِشتہٕ دار آسہِ تِمَن نٮ۪بَر تِم چھِ آرام سان ہٮ۪کان تٔمِس وٕچھِتھ زَنہٕ چھِ باسان سُہ چھِ مےٚ بٕتھِ کَنہِ مطلب بہٕ وَنہٕ پَنُن تۄہہِ اٮ۪کٕسپیٖریَنٕس مےٚ چھِ یُس بوے چھِ سُہ اوس ڈٮ۪لی اوس سُہ تٔتی اوس سُہ پران بیٚیہِ اوس بٮ۪نٛگلورا مطلب تٔمِس اوس مےٚ زیادٕ مطلب ہٮ۪س کِہیٖنۍ ویٖڈیو کالہِ مطلب ویٖڈیو کالِنٛگ سٔروِس چھِ گٔمٕژ سِٹاٹ یُتھُے اَسہِ تٔمۍ اَکہِ دۄہ ووٚن مطلب ویٖڈیو کال چھِ گٔمٕژ سٔروِس سِٹاٹ تُہۍ کٔرِو یِتھ پٲٹھۍ یِتھ پٲٹھۍ کٔرِو تُہۍ وٹٕسَپ کٔرِو تُہۍ ڈاوُن لوڈ اَتھ منٛز چھِ اَکھ آپشَن یِوان ویٖڈیو کالہِ ہُنٛد آپشَن تہٕ تُہی وٕچھُو مےٚ یُتھُے اَسہِ کوٚر مطلب مےٚ اوس باسان مطلب أسۍ گٔے ییٖتیٛاہ خوش اَسہِ وٕچھ سُہ آرام سان مطلب سُہ اوس ٹھیٖک اللہ تعالیٰ تھٲینَس ٹھیٖک سُہ اوس ٹھیٖک سُہ اوس تٔمِس اوس صحت ٹھیٖک باقٕے چیٖز ٲسۍ تٔمِس ٹھیٖک سُہ اوس آرام سان مطلب اَگر مطلب اَمہِ ساتہٕ چھِ اِنسانَس ہٮ۪س یِتھ پٲٹھۍ چھِ اِنسانَس دِل مُطمَعیٖن تہِ گژھان مطلب میٛانٮ۪ن گَرکٮ۪ن مےٚ مےٚ مطلب آو والِد صاحب والِدہ صاحِب ٲس تِمَن گوٚو دِل مُطمعیٖن أتھی سون بَچہٕ چھِ ٹھیٖک اگر نہٕ یہِ آسہِ ہا پتہٕ آسہِ ہا ٹھیٖک تھوڑا چھِ اِنسانَس روزان خدشہٕ خبر بٮ۪مار مَہ آسہِ ہا اَپُز مَہ ووٚن أمۍ کیٚنٛہہ مَہ چھُس یہِ چھِنہٕ ہٮ۪کان بٲیِتھ أمۍ گوٚژھ یہِ چھِنہٕ بحران شایَد بہٕ دِمہٕ گَرِکٮ۪ن تُلہٕ بہٕ ٹٮ۪نشَن یِتھ پٲٹھۍ بیٛاکھ ایپ چھِ مےٚ یوٗز کوٚرمُت گوٗگل کَلاس روٗم گوٗگل کلاس روٗم گوٚو واریاہ زیادٕ مطلب زیادٕ مشہوٗر ییٚلہِ ییٚلہِ ییٚلہِ اوترٕ ییٚلہِ مطلب زٕ ساس کُنہٕ وُہَس منٛز ییٚلہِ کووِڈ نایِنٹیٖن پٮ۪نڈَمِک یُتھُے آو مطلب ہر کانٛہہ چیٖز گوٚو آن لایِن شِفٹ تِکیٛازِ اَمہِ سۭتۍ مِلیو واریاہ زیادٕ فوٲیِد تِکیٛازِ تِکیٛازِ أسۍ ٲسۍ ہٮ۪کان گَرِ بِہِتھ آرام سان سیف زونَس منٛز بِہِتھ یُس مگر کانٛہہ اِنٛفٮ۪کٹِڈ سٕٹوٗڈٮ۪نٛٹ یا اِنفٮ۪کٹ ٹیٖچَر آسیٛا یا کانٛہہ سِٹاف آسیٛا تٔمۍسی نِش تٔمِس بَچو أسۍ آرام سان تَوَے کوٚرُکھ یہِ شِفٹ آن لایِن اَمہِ سۭتۍ تہِ مطلب گوٚو اَسہِ واریاہ چیٖز مطلب فوٲیِد بیٚیہِ کوٚر مےٚ آن لایِن بیٚیہِ کوٚر مےٚ یوٗز گوٗگل میٖٹ گوٗگل میٖٹ تہِ کوٚر مےٚ یوٗز تِکیٛازِ سَم ٹایمٕز چھُس بہٕ کران آن لایِن جاب مطلب مےٚ چھِ پٮ۪وان مِٹِنٛگ اٮ۪ٹٮ۪نٛڈ کَرٕنۍ مطلب کِتھ پٲٹھۍ ہٮ۪کَکھ ژٕ کٔرِتھ یا یا چھُس منٛزٕ وٕچھان ٹاپٲرٕس ٹاک تِم چھِ وَنان اَتھ یہِ مِٹِنٛگ آے ڈی چھِ تُہۍ کٔرۍزیو گوٗگل میٖٹِنٛگ آے ڈی مطلب گوٗگل یۄس یہِ چھِ میٖٹِنٛگ چھِ آسان سُہ کٔرۍزیو یوٗز سُہ تہِ چھِ أسۍ تَتھ منٛز تہِ آو مےٚ واریاہ زیادٕ لاشُمار فوٲیِد تَمہِ سۭتۍ تہِ مےٚ کوٚر سُہ یوٗز تہٕ بیٚیہِ کوٚر مےٚ یوٗز زوٗم مِٹِنٛگ زوٗم مِٹِنٛگ کٔر مےٚ اَکہِ دۄہ اٮ۪ٹٮ۪نٛڈ مطلب فون پٮ۪ٹھٕ تِکیٛازِ تَمہِ دۄہ اوس اَسہِ کالیج منٛز کیٛاہ تھام اِشوٗ گوٚم پتہٕ زوٗم کلاس کِنۍ یِیِو زوٗم کلاس یہِ کوٚر مےٚ اٮ۪ٹٮ۪نٛڈ مےٚ اوس باسان واریاہ بہٕ چھُس کلاس روٗمَس منٛز مےٚ چھِ پَنٕنۍ فرٛٮ۪نٛڈٕس تہِ أتۍ مطلب مےٚ اوس باسان أسۍ چھِ ڈِسٹَنٕس لیکِن مےٚ چھِ باسان سٲلِم ٹھیٖک اللہ تعالیٰ تھٲیِن سارنِیَن ٹھیٖک یِم ٲسی سٲلِم ٹھیٖک تہٕ مےٚ گٔے خوشی تہِ محسوٗس تہٕ اَتھ چھِ مطلب ہر کُنہِ چیٖزَس چھِ آسان فٲیدٕ تہِ نۄقصان تہِ نۄقصان باسیو مےٚ مطلب منٛزٕ چھِ گژھان یہِ پانَے ہیک یہِ ایپ اَتھ چھِ واریاہ زیادٕ ایڈ چھِ یوان مطلب اِمپاٹَنٛٹ مِٹِنٛگ چھِ آسان تَمے وِزِ چھِ گژھان یِم بَنٛد کٕلایِنٛٹ چھِ ویٹ کران چھِ گژھان مُشکِل ایڈ چھِ یِوان مطلب تِم تِم اَنوانٹٕڈ ایپٕس یِم نہٕ أسۍ یَژھان چھِ وٕچھٕنۍ کِہیٖنۍ بیٚیہِ منٛز چھِ گژھان یہِ ایپ پانَے بنٛد یہِ چھِ دپان اَتھ کٔرِو اَپ گرٛیڈ یا تُہۍ کٔرِو پٔرچُویز گۄڈٕ چھِ یِم تھاوان ایپ پٮ۪ٹھ مطلب پٕلے سِٹور نَہ یہِ چھِ اَصٕل ایپ یہِ چھِنہٕ گژھان پتہٕ چھِ یِم اورَے پانَے کران پتہٕ چھِ أسۍ یِمَن یہِ کران نَہ چھِ یِم رِپلَے کران جلدی نَہ چھِ یِمن سٕروِس ٹھیٖک کران یہِ باسیو مےٚ اَتھ تھوڑا اَمیُک مطلب یَتھ چھِنہٕ فٲیدٕ یہِ کِہیٖنۍ بیٚیہِ باسیو مےٚ بیٛاکھ چیٖز اَکھ یی مطلب مطلب یہِ چھِ اَپڈیٹ کرنَس واریاہ ٹایَم لاگان یُس یہِ اپڈیٹ گژھان چھِ یہِ چھِ منٛزٕ گژھان پانَے بنٛد منٛز چھِ یہِ دپان ایڈ اَتھ ہیٚیِو تُہۍ پونٛسہٕ کٔرِو پٔرچیز یِم چیٖز میلو مطلب ہُہ فوٲیِد یہِ فوٲیِد لاسٹَس نہٕ آسان پتہٕ تَمہِ سۭتۍ کِہینۍ صرف چھِ آسان یِم دپان اَتھ کٔرِو یہِ لایکٕس ڈِسلایکٕس یہِ چھِ اِنسانَس پَنُن قٕسٕم چیٖز یہِ باسیو مےٚ اَتھ منٛز تھوڑا عجیٖب